وعلیکُم اسلام اسلام علیکُم ٹھیٖک چھُو حظ اَہَن حظ ٹھیٖک گَرِ چھِ حظ ٹھیٖک اَہَن حظ کۄس چھَم ٹھیٖک کَر چھُو ضوٚرَتھ

آد سا اَد حظ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے یی زیو تُہۍ تہٕ تۄہہِ چھُوا یہِ امہِ برٛونٛٹھ ٲسوٕ تۄہہِ کانٛہہ سِم کۄس سِم ٲسوٕ اِیَرٹٮ۪ل وَنۍ چھو کَڑٕنۍ جِیو نمبَر چھُوا سُے تھاوُن کِن تَتھ کۭتیٛاہ دۄہ گٔے بنٛد گٔمتِس اۭں تیٚلہِ ہیٚکوٕ تۄہہِ تٔتھۍ پٮ۪ٹھ نیٖرِتھ مطلب تٔتھۍ نَمرَس پٮ۪ٹھ بَدَل سِم تہٕ کیٚنٛہہ چھُنہٕ پَرواے یہِ ہیٚکہِ گٔژھِتھ مگر امہِ خٲطرٕ چھُو تۄہہِ ضٔروٗی یور یُن اَتھ چھِنَہ یِم ڈاکمٮ۪نٛٹٕس لَگَن وۄنۍ کٔرۍ ہیوٗ تُہۍ یِم وٹساپ پٮ۪ٹھَے مگر ہو مطلب یِم چھِنہٕ چَلان آزٕ کیٚںٛہہ امہِ خٲطرٕ چھُو یہِ پین کاڈ چھُوا پین کاڈ چھُ ضٔروٗری اَتھ بیٚیہِ چھُو یہِ آدھار کاڈ بیترِ تہٕ وۄنۍ کٔرۍ ہوٗ تُہۍ وٹسَپ پٮ۪ٹھَے مگر یہِ چھُنہٕ چَلنٕے اَتھ چھُ پٮ۪وان فوٹو أتھۍ سۭتۍ تُلُن نَہ لایِو فوٹو پٮ۪وان دیُن تہٕ کیٚنٛہہ چھُنہٕ پَرواے تہٕ سِم چھُ کَڑٕنۍ سِم دِمہو تۄہہِ کٔڑِتھ دَپ تۄہہِ ٲسوا امہِ برٛونٛٹھ ٲسٕو تۄہہِ اِیَرٹٮ۪ل نَہ سۄ ٲسوا پِرٛیپیڈ کِنہٕ پوسٹ پیڈ پوسٹ پیڈ ٹھیٖک تَتھ کیٛاہ دٔلیٖل گٔے تَتھ ہِش سۄ کیٛاہ گٔے بنٛد تۄہہِ مَہ پاے تَتھ مَہ چھِ کیٚںٛہہ بِل وِل ٲسوا ترٛاوان ٹھیٖک آد حظ کیٚںٛہہ چھُنہٕ پَرواے تُہۍ یی زیو یوٗرۍ دُکانَس پٮ۪ٹھٕے أسۍ چھِ ییٚتی آسان تہٕ تُہۍ ہیٚکِو فون تہِ کٔرِتھ تمہِ ساتہٕ مطلب ییٚمہِ ساتہٕ تۄہہِ اٮ۪وٮ۪لیبٕل ٲسِو تہٕ تُہۍ ؤنۍ زیو کَر بٲگۍ یِیِو تُہۍ مٔنٛزۍ چھُنَہ دُکان بنٛد تہِ آسان گژھِ ہِوَے تُہۍ ہیٚکہوٗ کٔرِتھ دوٚپمو نَہ اَتھ چھِ آز تھوڑا مطلب یہِ اَتھ چھُ پٮ۪وان أتسٕے لایِو فوٹو نَہ نَتہٕ کٔرۍ ہوٗ تُہۍ وٹسَپ پٮ۪ٹھ یِمَن ڈاکمٮ۪نٛٹَن ہُنٛد فوٹو سٮ۪نٛڈ تہٕ یہِ چھُوا تھاوٕنۍ یہِ پوسٹ پیڈٕے کِنہٕ پِرٛیپیڈ ٹھیٖک دَپ وۄنۍ چھو کَڑٕنۍ تۄہہِ جِیو سِم نَہ آد حظ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ تُہۍ یی زیو دُکانَس پٮ۪ٹھٕے تہٕ ٹھیٖک چھُ اَوَ ؤلِو کیٚنٛہہ چھُنہٕ پَرواے وۄنۍ یہِ تھٲے زیو یادٕے تہٕ یہِ پین کاڈ چھُو ضٔروٗری اَتھ یُتھ نہٕ مٔشِد گژھیو پین کاڈ أنۍ زیو ضٔروٗی سۭتۍ تہٕ بیٚیہِ چھُ آدھار کاڈ تہِ تہٕ آد سا تُلِو